آ مےٚ چھُ باسان کہِ نوجوان لوٗکن چھُنہٕ یِوان حوصلہٕ اَفظٲیی کرنہٕ کِہینۍ تہٕ بیٚیہِ گژھن مٲدان بَناوٕنۍ ییٚمہِ سۭتۍ نوجوان لُکھ ڈرگٕس نِش نیرِ نٮ۪بر تہٕ کھیل کوٗدَس منٛز ہایہِ پَنُن رَنگ